شُپیان ڈِسٹرکٕچ اگر کتھ کرو شُپیان ڈِسٹرکس منٛز چھِ واریاہ رٮ۪سٹورنٹ ییٚتہِ تۄہہِ لوکل فوٗڈ مِلہِ ییٚتہِ تۄہہِ بڑٕ بہتریٖن فوڈ مِلہِ اگر بہٕ اکہِ پرانہِ برینڈٕچ کتھ کرٕ یِتھ پٲٹھۍ ییٚتہِ چھُ دانش ریزوٹ چھِ مغل روڑس پٮ۪ٹھ دانش ہوٹل چھِ شُپیان فور وے فور وے یس نِش اِتھے پٲٹھۍ چھُ بٹہٕ پٲرۍ چھُ تابِش ہوٹل اِتھے پٲٹھۍ چھ ہایِک کیفے رٮ۪سٹورنٹ یِم چھِ اکھ ہایِک چھُ اکھ ریسٹورنٹ چین اکھ یۄس أکِس لوکل اینٹرپینٲرٕس چھِ ییٚتی ہایِک کیفے چھُ یُس پرینِس بس اڈس منٛز چھُ شُپین یا تِمن ہٕنٛدۍ تِمن چھِ فوڈ ٹرکس تہِ واریاہ یِمن یِم لوکل مارکیٹس منٛز مِلان چھِ ایولیبٕل بیٚیہِ چھُ اسہِ د ڈسٹرک کیفے چھُ پیٖزا آ ہا پیٖزا چھُ چاے جاے چھِ چاے جاے چھِ یُس اسہِ سرینگرس منٛز چھُ آ ہا پیٖزا چھُ یُس شُپینس منٛز چھُ د چاے چاے جاے چھِ یۄس سرینگر راج باغ سایڈس چھِ